ہیلو سلامُ علیکم سَر وعلیکم سلام سَر بہٕ حظ چھُس ٹوٗرسٹ اہن حظ آ بہٕ چھُس ٹھیٖک بہٕ حظ چھُس سَر ٹوٗرسٹ تُہۍ چھو حظ گایڈ سَر یہِ سَر مےٚ اوس کَشمیٖر وٕچھنُک واریاہ زیادٕ شوقن اَتہِ چھِ سَر واریاہ زیادٕ بیوٗٹِفُل پٕلیس وۄنۍ آسہٕ مےٚ سَر تِمٕے وٕچھنہِ مےٚ اوس کینژن ہُند ناو پاے وۄنۍ چھِ مےٚ بیٚین ہُند ناو پاے کیٚنٛہہ بیٚیہِ تِم کِژھ خوٗبصورت چھِ ون یِتھ کٔنۍ یہِ گُلمَرگ چھُ جیمہِ پٮ۪ٹھ سَر یِتھ کٔنۍ سَر گُلمَرگ چھُ اہن حظ آ اہن حظ آ واریاہ واریاہ پارکہِ اَسہِ ما چھِ سَر وٕنۍ پاے ین جی سَر

جی سَر جی سَر سَر کۄس کۄس ویلی اَتہِ کۄس کۄس چھِ ویلی منز کۄس کۄس جاے چھِ سَر اصل مگرے اصل سر جی سَر اور چھِ حظ از گومُت سَر ٹوٗرِسٹ ٹوٗرِسٹ چھِ حظ سَر اور گَژھان بَنگس ویلی ین یہِ چھا سَر پٕلینٕے کِنہٕ یہِ چھُ ہِلی ایریا اورٕ ٹھیٖک سَر روڑ چھا اورٕ جی سَر روڑ چھا حظ سَر اورٕ برابر اتھ کَنیکٹٕوِٹی چھا اتھ اصل پٲٹھۍ سَر جی سَر جی سَر جی سَر جی سَر اَتہِ چھُنہٕ سامان چھُنہٕ سَر اَتہِ بنان کیٚنٛہہ نا حظ اَتہِ چھُ پیوان پَنُن تُلُن سامان سۭتۍ ٹھیٖک ٹھیٖک سَر بیٚیہِ چھِ حظ بیٚیہِ کانہہ پٕلیس اَتہِ گُلہ گُلمَرگ یہِ چھِ حظ گُلمَرگ سایڈس یہِ بَنگس ویلی ین اچھا ٹھیٖک سَر یِم چھِ ڈفرَنس سن اچھا ٹھیٖک سَر ٹھیٖک یہِ کوتاہ چھُ سَر سرینگرٕ پیٹھ کوٗتاہ حظ چھُ دوٗر یہِ یہِ آسہِ ڈِسٹَنٕس واریاہ نا جی سَر جی سَر چلو سَر چلو ٹھیٖک چھُ سَر چلو چلو اسلامُ علیکم سَر